ہیٚلو وعلیکُم السلام ٹھیٖک چھُو حظ آہَن حظ تُہۍ کٔم حظ اَچھا آ أسۍ چھِ تِمے آ آ أسۍ چھِ تِمے تۅہہِ أسۍ ٲس بِزی تھوڑا اَز أسۍ ٲس سِری نگر گٲمٕتۍ تَوَے تۅہہِ ٲسوا کٲم کیٚنٛہہ مےٚ نِش کُس ہِیٛوٗ موبایِل اَسہِ نِش چھِ واریاہ فون اَسہِ نِش چھُ وِیٖوو کمپٔنی ہٕنٛدۍ تہِ رِیل می ہٕنٛدۍ تہِ اوٚپوٚ تہِ تۅہہِ کُس ہِیٛوٗ چھُو ضروٗرت مےٚ چھُ باسان ایٚم آے چھُ زیادٕ اَز مارکیٚٹس منٛز چلان تُہۍ اَگر تتھ سۭتۍ برابَری آسٮ۪و یُس یہِ ٹریٚنٛڈِنٛگ ہُنٛد چھَس نہٕ بہٕ ونان البتہٕ مارکیٚٹٕس منٛز چھِ وُنکیٚنَس ایٚم آیی چلان تِکیٛازِ اَتھ چھِ میٚمری بیک اَپ تہِ اَصٕل اَتھ چھِ کیمراہ تہِ اَصٕل اَتھ چھِ واریاہ فیٖچٲرٕس یم أز أزۍچہِ جنریشنہِ ضروٗرت چھِ لگان یہِ چھُ گژھان دَہ ساس ہیٚورُے تہٕ ییٚلہِ تُہۍ ونان چھُو تہٕ کیٚنٛہہ چھُنہٕ بہٕ ہیٚکہٕ تۅہہِ ڈِسکاوُنٛٹ کٔرِتھ یہِ چھُ درٛۅگ آسان فون ییٚلہِ وۅنۍ تُہۍ ونان چھُو تہٕ کیٚنٛہہ چھُنہٕ بہٕ ہیٚکہٕ تۅہہِ دَہ ساس تانۍ ہیٚکہٕ بہٕ کٔرِتھ کیٚنٛہہ چھُنہٕ پَروٲے تۅہہِ چھُوا نیٛوٗمُت کانٛہہ پرٛوڈکٹ مےٚ نِش ونیُکتام نہَ بہٕ چھَس ونان تۅہہِ چھُو نیٛوٗمُت کانٛہہ پرٛوڈکٹ مےٚ نِش ویسے چھپنہٕ مےٚ تُہۍ زانٛہہ مےٚ چھُنہٕ تُہُنٛد وۅن کِہیٖنٛۍ تتہِ چھِ مےٚ بیٛاکھ یہِ اَسیسٹنٛٹ آسان تہٕ بہٕ چھَس پانہٕ آسان زیٛادٕ سِری نگرے ویسے بہٕ چھَس دۄیہِ بجہِ پتھ کُن تتہِ آسان دۄیہِ بجہِ برٛونٛٹھ چھَس نہٕ بہٕ ہٮ۪کان تتہِ ٲسِتھ کِہیٖنۍ پانہٕ دۄیہِ بجہِ برٛونٛٹھ ہیٚکہٕ چھُنہٕ پاسِبُل میٛون تتہِ آسُن کِہیٖنٛۍ اَلبتہٕ دۄیہِ بجہِ پتھ کُن آسہٕ بہٕ ضرور تَتہِ اَدٕ حظ بیٚہہ حظ رۅبس حوال ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ